وعلیکم السلام ٹھیٖک چھِو حظ آ اَصٕل پٲٹھۍ گَرِ چھِو حظ ٹھیٖک سٲری چھِو حظ ٹھیٖک اہن حظ آ اہن تہِ حظ چھِ پوٚز مےٚ ٲسۍ پَران پانَس پَران بچہٕ سکوٗل تِم تہِ تِمن تہِ آو نہٕ سَمجے کانٛہہ پَرُن آنلایِن تہٕ تِم ہٮ۪کَن یِتھ کٔٹھۍ پٔرِتھی کِہیٖنۍ آ اہن حظ آ تِہ حظ چھِ پوٚز اہن حظ بچہٕ ہٮ۪کہِ نہٕ ہیٚکہِ نہٕ پٔرۍتھٕے کینٛہہ ٹوٹَل کِہیٖنۍ یِم ٲسۍ پَران آنلایِن یِمَن اوس نہٕ سَمجے یِوان کہِ أسۍ کیاہ پَرو اہن حظ صحیح کَتھ حظ چھِ بچہٕ اَدٕ کیٛاہ حظ ہٮ۪کہِ نہٕ ہیٚکہِ نہٕ پٔرۍتھٕے کِہیٖنۍ اہن حظ اہن حظ پوٚز حظ چھِ بَچَس ہیٚکہِ نہٕ ہیٚکہِ نہٕ پٔرۍتھٕے کینٛہہ پَرُس کروٗناہَس منٛز اہن حظ آ پوٚز حظ چھِ اہن حظ آ تُہۍ تہِ حظ چھِ پوٚز مےٚ ٲسۍ پَران پانہٕ بَچہٕ تِم ہیٚکۍ نہٕ پٔرۍتھٕے تِمَن تَتھ ؤریَس منٛزَن ٹوٹَل خبر کِہیٖنۍ تِمن اوس سُہ اوس سَمجی یِوان آنلایِن کیٛاہ گوٚو نہ بہٕ چھُس دَپان یہِ فونَس پٮ۪ٹھ ہٮ۪کَن نہٕ پٔرِتھ کینٛہہ یِم کینٛہہ اہن حظ آ پوٚز حظ کَتھ حظ صحیح کَتھ حظ چھِ اہن آز چھِ واریاہ فرق گٔمٕژ حظ اہن حظ تہِ حظ تہِ حظ چھِ پوٚز اَز گٔے واریاہ فرق چھِ گٔمٕژ اَز اہن حظ نہ أمیٖر سٲری کَتہِ چھِ آسان أمیٖر ہِوی ما چھِ سٲری آسان اہن حظ آ تہِ حظ چھِ پوٚز اہن حظ آ